وَعلیکُم اَسَلام ؤنِو ہٮ۪لو ؤنِو یہِ چھِ اٮ۪م اٮ۪س بٮ۪کری اَچھا کُس کُس بٮ۪کری چھو آرڈر کَرٕنۍ کیٚکس منٛز چھِ اَسہِ ترٛےٚ قٕسٕم اکھ چھِ بٹر کیک بیٚیہِ چھِ والنٹ کیک بیٚیہِ چھُ چاکلیٹ کیک

کُکیٖز کُکیٖز چھِ اَسہِ زٕ قٕسٕم اکھ چھِ زیٖرا کُکیٖز بیٚیہِ چھِ کٮ۪شوٗ کُکیٖز چاکلیٹ گژھیو ون فِفٹی بٹر کیک گژھیو ہنٛڈرنٛڈ کُکیٖز گَژھیو اکھ کے جی تھری ہنٛڈرنٛڈ زیٖرا کُکیٖز ہٮ۪لو زیٖرا کُکیٖز گژھنو تھری ہنٛڈرنٛڈ کٮ۪شو کُکیٖز گژھیو فور ہنٛڈرنٛڈ پٔر کے جی کاجو کتلی گَژھو کے جی تہٕ فایِو ہنٛڈرنٛڈ

أسۍ ہٮ۪کو تُہۍ تُہۍ ہیٚکِو پانہٕ تکت تہِ کٔرِتھ بیٚیہِ أسۍ ہٮ۪کو ڈِلؤری تہِ تھٲیِتھ مگر أسۍ چھِ ہٮ۪وان تتھ دِلؤری چارجِز أسۍ چھِ ہٮ۪وان فایِو ہنٛڈرنٛڈ تُہۍ کوٗتاہ کیک کۭتیاہ چھِو تُہۍ تھاوٕنۍ اَچھا کۭتیاہ کۭتیاہ اَچھا اَچھا فِفٹیٖن فِفٹیٖن تہٕ بیٚیہِ ہُمہٕ کُکیٖز چھِوٕ تھاوٕنۍ

اَچھا اَچھا أسۍ کَروٕ ونۍ تُہۍ کٔروٕ پانے پِکپ کِنہٕ یہِ أسۍ کَرو ڈٮ۪لؤری اَچھا اَچھا کیٚنٛہہ چھُ کر چھُ اَسہِ یہِ تھاوُن ٹایِم ٹایِم ٹایِم